مےٚ کریے آرڈر پانس خٲطرٕ فِراکھ یزار آن لاین مطلب یِتھٕ کٔنۍ اوس سُہ واریاہ اصٕل ہاوان فوٗٹوَہس پٮ۪ٹھ کلر تہِ اوس واریاہ اصٕل بیٚیہِ کٔر مےٚ تَمِچ سٲرِی سۅ ڈِٹیل چھِ نا آسان تہِ تَس کوٚر مےٚ مطلب اصٕل پٲٹھۍ چیک مطلب یہِ کَمیُک چھُ بنیٛومُت اَتھ کوٗتاہ مطلب کُس کَپُر چھُ کیٛاہ سایِز لَگہِ مےٚ سورُے اوس تَتھ تَتھٕے کٔرِتھ مےٚ تہِ کوٚر پَنٕنہِ مطلب تَمہِ سایِزٕ حِساب برابر سُہ آرڈر یُس مےٚ سایِز چھُ لَگان مگر یِتھُے سُہ ڈیلور گوٚو نہَ اوس سُہ مطلب سُہ اوس سُے سیَم اوس سُے مطلب یہِ فراکھ یَزار اوس سُہ یُس مطلب فوٗٹوس پٮ۪ٹھ اوس مگر کَلر تہِ اوس تَتھ ڈِم واریاہ بیٚیہِ یُس تَمیُک مِٹیٖریل سِٹف اوس سُہ اوس تتھ اوس نہٕ مطلب سُہ اوس واریاہ بکواس حالانکہ یِتھٕ کٔنۍ چھُ سُہ فوٗٹوس پٮ۪ٹھ اوس سُہ باسان واریاہ اصٕل مگر یِتھُے سُہ ووت یِتھُے سُہ مےٚ روٚٹ بہٕ گٔییَس واریاہ مطلب نٮ۪راش سُہ رٔٹِتھ پَتہٕ کٔر مےٚ تِمن واریاہ فیٖڈ بیٚک دٮُ۪ت مےٚ تِمن تَتھ رِلیٹِڈ بیٚیہِ کوٚر مےٚ سُہ رِٹٲرنٕز پرٛوڈکٹ